أسۍ چھِ کھالان ترٛیٚیَو طٔریٖقو آب اکھ گوٚو أسۍ چھِ بالٹی لاگان رز أسۍ چھِ ہیٚکان تیٚمہِ سۭتۍ تہِ آب کھٲلِتھ بییٚہِ گوٚو ٹوٗیب وٮ۪ل ٹوٗیب وٮ۪ل سۭتۍ سُہ چھُ ژتجی ہن فٹن ژتجی ہن فٹن منٛز آب کھژان ٹوٗیب وٮ۪ل سۭتۍ بییٚہِ ہیٚکو أسۍ موٹر لٲگِتھ پاور موٹر تیٚمہِ سۭتۍ تہِ ہیٚکو أسۍ آب کھٲلِتھ